آ مےٚ ہسا چھِ اکھ فِلم یَتھ زَن ناو چھُ تھری اِیٖڈیٹٕس یَتھ منٛز آمر خان کٲم کران چھُ سۄ چھےٚ مےٚ واریاہ پسنٛد تِکیازِ سۄ چھےٚ أکِس سٹوٗڈنٛٹ بچہٕ سٕنٛز زنٛدگی ہاوَان بیٚیہِ بَچہٕ کِتھ پٲٹھۍ چھُ تعلیٖم حٲصِل کَران یا أزکِس دورَس منٛز کژھ تعلیٖم چھِ پرناوان تہٕ بَچہٕ کژھ تعلیٖم چھُ یژھان حٲصِل کرٕنۍ یا بَچس اَگر پَنٕنِس پانَس کیٚنٛہہ چھُ آسان بَنان گرِکٮ۪ن ہٕنٛدۍ دباو سۭتۍ کِتھ کٔنۍ چھُ سُہ باقی کانٛہہ طریٖقہٕ اِستعمال کران